گۄڈٕنکُے میتھڈ اگر أسۍ وٕچھو سُہ چھُ اگر أسۍ اگر أسۍ رٕکنہِ نِش ہٮ۪کو بٔچِتھ سُہ گوٚو اسہِ چھُنہٕ لاگُن تیُتھ کینٛہہ کھۄرن تمہِ سۭتۍ ہٮ۪کو أسۍ آرام سان تمہِ سۭتۍ ہٮ۪کو أسۍ آرام سان رٕکٕنہِ نِش بٔچِتھ اور دوٚیِم اگر أسۍ وٕچھو اگر أسۍ دوٚیمہِ اگر أسۍ وٕچھو اسہِ سُہ گوٚو ٹٲر ربڈ ربڈس اگر أسۍ پھۄکھ ہٮ۪کو بٔرتھ آرام سان اور تٔتھۍ ہٮ۪کو أسۍ تٲرِتھ تٔتھۍ منٛز تمی ذریعہٕ ہٮ۪کو أسۍ تٔرِتھ اور تتھ منٛز تہِ گژھِ اسہِ آسٲنی واریاہ کہِ أسۍ ہٮ۪کو سُہ میتھڈ تہِ چھُ ٹھیٖک اور ترٛیٚیِم میتھڈ چھُ اگر اسہِ چھِ تُلٕنۍ کینٛہہ لوٗر کینٛہہ بوٚڈ ڈنٛڈٕ سۭتۍ اسہِ کُنہِ ساتہٕ باسہِ کینٛہہ أسۍ ڈکھراوو سُے ڈنٛڈٕ